وعَلَيكُم اَسلام وَرَحمَةُ اللهِ وَبركاتُهُ ٹھیٖک چھُو حظ شُکر حظ اللہ تعالٰی ہس کُن فَر مٲے تو حظ آ نعیٖم صٲبٕے چُھس آ بے شک أسی چھِ ہیٚوان حظ ہاں

آ ییٚلہِ برابٔدی آسہِ تہٕ ڈیٖل کیازِ گژھِ نہٕ سر یہِ چھُ مال وٕچھتِھ حظ گژھان تِمَن منز چھُ أسۍ دِوان زیادٕ کھۄتہٕ زیادٕ ساڑ ژور ہتھ پیٹہِ حظ یٖژن مٲلکہٕ سٕنز مرضی آسہِ سُے کُلیو پٮ۪ٹھٕے دِیا کُلٮ۪ن پٮ۪ٹھ چھِ أسۍ مطلب اُکس منزے ٹھیٚکہٕ کران باغ وٕچھتِھ حظ سر تۄہہِ چھُو زیادٕ حظ بہتر اگر تُہۍ پیٹہٕ وای کٔرِو حظ اسہِ وٕچھِو ییٚمہِ ساتہٕ اسہِ تُہۍ ؤنو نا کُلیو پیٹھ نِیو أسۍ چھِ باغس منز یُن گۄڈٕ باغس چھِ نظر دِنۍ مالس چھِ نظر دنۍ حظ ٲسۍ ما ہیٚکو یتھٕے پٲٹھۍ ٹھیٚکہٕ کٔرتھ تہِ نِتھ حظ ساڑ ژور ہتھ زیادٕ کھۄتہٕ زیادٕ حظ دوٗن پانژھ ہتھ رۄپیہِ ہاں

وٕچھِو حظ اسہِ چھِ تُہُندِ گامہٕ حظ ہیٚتہٕ مٕتۍ مال حظ تۄہہِ کَتہِ پٮ۪ٹھ تُہۍ چھُو نہ حظ کیلم بوزنہ پٲٹھۍ سر ہاں وٕچھ حظ سر بہٕ ونہو تۄہہِ اکھ کتھ حظ اکھ کتھ حظ ونہو بہٕ تۄہہِ سر تُہۍ چھُو باغٕکۍ مٲلک حظ یہِ چھُ تُہُند فٲصلہٕ تُہۍ کِتھ پٲٹھۍ کٕنو حظ أسۍ ہیٚکو نہٕ تۄہہِ منٛز ڈسٹٲرٕب کٔرِتھ کہینہ حظ تہٕ بہتر چھُ اگر تُہۍ پیٹہِ واد حظ کٕنو مالس منٛز نہ چھُ کانہہ خرٲبی مطلب مال نہ چھُ خراب گوٚمُت ریٹ ہیٚکو پتہٕ اورٕ یور کٔرتھ حظ ٹھیٖک چھُ سر ؤلِو أسۍ تہِ کَرو مشورٕ اگر اسہِ اللہ تعالٰی سٕندِ فضلہٕ سۭتۍ باسیو تہٕ علاوٕ تی ہیٚکو دِتھ انشاء اللہ أسۍ یمو پگہہ یا کٲلۍ کیٚتھ یمو أسۍ اور حظ اگر وٕنکٮ۪ن نی تہٕ ٹایم اگر وٕنکٮ۪ن نی تہٕ ٹایم آو وقت آو تہٕ وٕنکٮ۪ن نی تہٕ یمو اچھا چلو سر صُبحن وٲتۍ أسۍ اوٗرۍ دانش صٲبن نش چھِو بسان ٹھیٖک چھُ